اگر أسۍ نیچرَل رِسورسٕچ کَتھ کَرو یُس اَسہِ چھُ سُہ چھُ گۄڈنؠتھ ییٚتہِ سویِل چھِ ییٚتِچ مِیژٕ اَسہِ تِکیٛازِ یہِ چھُ تھوڑا ہِلی ایریا فار فُلنٛگ ایریاز ییٚتِچ مِژ تھوڑا سا خۄشک گژھان سُہ چھِ آسان واریاہ زیادٕ سُہ خۄشک مِژ تَتھ چھِ تَمہِ کَن چھِ تَتھ چھِ تَتھ منٛز چھِ اَسہِ فَصٕل تہِ واریاہ اَصٕل اَصٕل وۄپدان تَتھ میژٕ منٛز یا یا اگر أسۍ کتھ کرو ہاٹِکَلچرٕچ تہٕ یُس تَتھ منٛز ژوٗنٛٹھ چھُ وۄپدان سُہ چھُ واریاہ زیادٕ آسان باقٕے یُس پٕلین ایریاز تِمو نِشَن واریاہ زیادٕ ٹیسٹی تِمو نِش واریاہ زیادٕ اَصٕل سان سُہ تہٕ تِمَن چھُ آسان تَمن نِش رَس تہِ واریاہ زیادٕ اَصٕل تہٕ بیٚیہِ اگر أسۍ کتھ کرو میژِ ہِنٛز امہِ میژِ سۭتۍ چھِ بنان یِم سیرِ چھ بنان تِکیازِ بَٹھٕ چھِ بڈگٲمِس منٛز واریاہ یِمے ڈسٹرک پؠٹھ چھ گژھان باقین ڈسٹرکن تہِ تقریٖبن ناینٹی فایِو پٔرسنٛٹ چھِ ییٚتہِ پؠٹھ گژھان سیرِ اور یِم باقین ڈسٹرکن چھِ گژھان ڈِسٹربیوٗٹ کنسٹرکشن وغیرہ خٲطرٕ تہٕ بیٚیہِ چھُ اَسہِ لٔکٕر لٔکٕر چھِ واریاہ زیادٕ یِم اَسہِ ییٚتہِ یوٗز چھِ گژھان یِم اَسہِ ییٚتہِ نیران چھِ نیچرلی پَنٕنۍ لٔکٕر چھےٚ یا اگر أسۍ کتھ کرو فار فٕلنگ ایریاز سایڈَن ہیرِ ہِلی ایریازن ہٕنٛز تَتھ منٛز چھِ اَسہِ واریاہ کُلۍ یارِ کُلۍ چھِ دِوٕ دور چھِ نیران یا بیٚیہِ تہِ کینٛہہ واریاہ قٕسم چھِ نیران لٔکٕر یۄس اَسہِ یوٗز چھِ گژھان یِم چھِ اَسہِ کینٛہہ نیچرل رِسورسٕز یورٕ یتھ ڈسٹرک بڈگٲمِس منٛز